ہندوستانُک موسَم چھُ گَرم تہٕ سَرٕد تہِ آسان اَڈیٚن رِیاستَن منٛز چھِ واریاہ گَرم آسان تہٕ اَڈیٚن رِیاستَن منٛز چھِ واریاہ سردی آسان اَکثر چھِ ہندوستان منٛز درمیانُک موسَم آسان باقٕیو مُلکَن ہنٛدۍ پٲٹھۍ